ہندوستانَس منٛز چھِ اگر أسۍ وٕچھو ٹرٛانَسپوٹ تہٕ سۄ چھِ واریاہ زیادٕ سَستہٕ فار ایگزامپٕل اگر أسۍ ٹرٛینہِ ہِنٛز کَتھ کَرو تہٕ ٹرٛین چھِ واریاہ زیادٕ ایفٲٹیبٕل اَکھ عام ہِن اِنسان ہیٚکہِ آرام سان کٔشیٖرِ پٮ۪ٹھ جوٚم دِلہِ پرٮ۪تھ کُنہِ جایہِ گٔژھِتھ تہٕ بیٚیہِ ٹِکَٹ چھِ واریاہ سُہ چھِ فار ایگزامپٕل أسۍ ٲسۍ گٔمٕتۍ ییٚتہِ پٮ۪ٹھ بانِہال تہٕ شیٹھ رۄپیہِ لٔگۍ اَسہِ پونٛسہٕ تہٕ اگر أسۍ باقٕے ٹرٛانَسپوٹ تہِ وٕچھو ٹانٛگہٕ چھِ ریڈٕ چھِ تِم چھِ واتناوان اَصٕل پٲٹھۍ بیٚیہِ چھِنہٕ کانٛہہ دِکَتٕے گژھان اِنسان چھِ آرام سان پَکان تہٕ بیٚیہِ چھِ گاڑِ تہِ بَسہٕ چھِ بَسہٕ چھِ ہٮ۪وان وُہ رۄپیہِ کِراے خبر کٔژہَن کِلوٗمیٖٹرَن تٕرٛہَن کِلوٗمیٖٹرَن سوموٗ چھِ یا سُہ زیادٕ کَمفٲٹیبٕل گژھِ سُہ ہیٚکہِ سوموٗوَس تہِ کھٔسِتھ تہٕ یَس وَ تمہِ کھۄتہٕ کَمفٲٹیبٕل سُہ چھِ پَنٛنی گٲڑۍ اَنان مگر اگر أسۍ اوٚوَرآلَس منٛز وٕچھو سٲنِس سٹیٹَس منٛز چھِ واریاہ اَصٕل سٲنِس سٹیٹَس منٛز چھِ واریاہ اَصٕل ٹرٛانَسپوٹ شِشٹَم واریاہ اَصٕل ریڈٕ ٹانٛگہٕ گُرۍ سٲری چھِ پَکان بیٚیہِ چھِ کِراے واریاہ کَم ٹانٛگہٕ چھِ ساروِیو کھۄتہٕ کَم کِراے ہٮ۪وان بیٚیہِ ٹرٛین